ہیلو اَسَلامُ علیکُم ڈاکٹر جُنید صٲب چھُوا بَس ٹھیٖک پٲٹھۍ اے مےٚ اوس یہِ دَنٛدَس نا دود یَتھ چھِ کھۄڈ گوٚمُت نا دَنٛدَس یَتھ چھِ اَسہِ کَرُن أسی حظ چھِ کۄلگامہِ کۄلگامہِ پٮ۪ٹھ چھِ أسۍ اَسہِ حظ اوس دَنٛدَس دود نا اَسہِ حظ کھییَو اَتھ واریاہ دَوا مگر اَتھ اَندیو نہٕ کِہیٖنۍ اَتھ کٔرۍ اِنجَکشَن جورا تہِ اَتھ کھیوٚ واریاہ دَوا اَسہِ چھِنہٕ اَندان اَتھ کِہیٖنۍ حظ اَتھ کھوٚت وَرم تہِ اَمہِ اَمہِ برونٛٹھ حظ اوس کوٚرمُت روٗٹ کَنال تہِ اَتھ نہ حظ اَندیو نہٕ کِہیٖنۍ نہٕ اہَن حظ کِہیٖنۍ حظ کِہیٖنۍ باسے نہٕ فَرَق باسے نہٕ کٕہٕنۍ اہَن حظ وَرم چھُس کھَژَان دَگ چھِ کَران دَنٛد دود چھِ کَران صحیح حظ یَتھ ارمہِ حظ ارمہِ صحیح صحیح تیُٚتھ چھِ اَتھ کھوٚتمُت وَرَم وۄنۍ

کتہِ حظ کٕلنِک چھِ یہِ ہیپی ٹیٖٹھ کٕلنِک فرٛوٗٹ مٔنڈی نِش کَتھ کَمہِ سایڈٕ حظ دٔچھنہِ سایڈٕ حظ کِنہٕ ہیٚرمہِ سایڈٕ اَدٕ حظ وۄںۍ کیٛاہ حظ وۄنۍ کیٛاہ حظ کَرٕ بہٕ یَتھ تیٖتِس کالَس حظ ییٖتِس کالَس بہٕ اوٚتام واتہٕ بہٕ تیٚلہِ

اہَن حظ اَتھ کوٗتاہ حظ چھِ یہِ اَتھ چھےٚ فیٖس ویٖس پٮ۪وان حظ بَرُن اَتہِ کٕلنِکَس پٮ۪ٹھ فیٖس کوٗتاہ حظ کوٗتاہ ہٮ۪وان اَتھ فیٖس چھا ترٛےٚ ہَتھ ٹھیٖک حظ چھُ تُہۍ ؤنۍ تو مےٚ وۄنۍ کَر یِمہٕ بہٕ اور کَر یِمہٕ بہٕ بۄدوار کۭتِس کۭتِس کالَس کھٮ۪مو کینٛہہ دَوا وَوا اہَن حظ نہ حظ أسۍ ٲسۍ دَگہِ ہُنٛد دَوا کھٮ۪وان دَگ ییٚمہِ سۭتۍ ژَلَان چھَےٚ نہ حظ پٮ۪ن کِلَر ٲسۍ کھٮ۪وان اَدٕ حظ روٗٹ کَنالَس کوٗتاہ چھُ تُہۍ ہٮ۪وان نہ حظ تُہۍ ؤنِو تہٕ کوٗتاہ چھُ کیٛاہ چھُ ریٹ ہٮ۪وان کیٛاہ چھِ فیٖس کوٗتاہ چھُ فیٖس وۄنوُے نہٕ تۄہہِ کوٗتاہ کیٛاہ چھُ فیٖس چھا ترٛےٚ ہَتھ رۄپیہِ اہَن حظ اَسہِ مےٚ اَسہِ چھےٚ اَسہِ چھےٚ نمبر رَٹُن گۄڈَے کِنہٕ اَسہِ تھاون نمبر رٔٹۍ تھٕے اَسہِ ٹوکن چھا اَسہِ رَٹُن کینٛہہ نہ مےٚ چھِ سُلی پَہَم واتُن اور حظ تی حظ اَدٕ حظ تُلِو اَدٕ حظ تُلِو تُلِو تُلِو چَلو اَسَلامُ علیکُم